اَگر أسۍ ٹرٛانسپوٹیشَنٕچ کَتھ کرو یۄس اَسہِ بَڈگٲمۍ ڈِسٹِرٛکَس منٛز چھےٚ آ یَتھ منٛز اَسہِ پَنٕنۍ روڈ چھِ ریلویز چھِ اَیَرپوٹ چھِ یا پَبلِک ٹرٛانسپوٹ چھِ اَسہِ چھِ واریاہ مَطلَب اَتھ خٲطرٕ چھُ اَسہِ گورمٮ۪نٛٹَن واریاہ اِنِشیٹ تھٲمٕتۍ کہِ ہَر کٲنٛسہِ چھِ واریاہ یہِ سُہولیات یِوان اَتھ روڈَس پٮ۪ٹھ پَکنہٕ ویٖز کیٛازکہِ لُکَن چھِ پٮ۪وان وٕنۍکٮ۪س وٕنۍ کہِ کِس ٹایمَس منٛز سَفَر کَرُن کہِ وٕنۍکٮ۪س چھُ ہَرٕ کیٚنٛہہ فٮ۪سَلٹیٖز اٮ۪وٮ۪لیبٕل آسان ہَرٕ کٲنٛسہِ عام نَفَر اَگر آسہِ سُہ تہِ چھُ اَصٕل پٲٹھۍ گَرٕ واتان پنٛنِس ٹایمَس پٮ۪ٹھ یُس وٕنۍکٮ۪س اَکھ عام اِنسان چھُ أمِس چھِ اٮ۪فوڈ پٮ۪وان کَرُن واریاہ کَم وۄنۍ وٕنۍ کِس ٹایمَس کیٛازِ وٕنۍکٮ۪س چھےٚ گٲڑۍ آسان اٮ۪وٮ۪لیبٕل اَگر أسۍ سوموٗ کَتھ کرو سومو چھِ آسان یا مِنی بَس چھِ آسان یا ٹرٛین چھِ آسان ٹرٛین تہِ چھِ آسان دۄہَس منٛز کنٛٹِنیوٗ پَکان بَس تہِ چھِ آسان سومو تہِ چھِ آسان پَکان آٹو تہِ چھِ پَکان آسان ییٚمۍ ویٖز خۄش گَژھِ ویٖز بَنٮ۪س گٲڑۍ گوٚو وٕنۍ کہِ کِس ٹایمَس منٛز چھِنہٕ اَسہِ پٮ۪وان تیوٗتاہ چٮ۪لینٛج کَرُن فیس پٮ۪وان اِشوٗز کَرٕنۍ کِہیٖنۍ کیٛازِ گۄڈٕ اوس اَگر أسۍ پنٛنہِ ایریاہٕچ کَتھ کرو یَپٲرۍ بہٕ اوس بَسان اَسہِ ٲس سۄ روڈٕچ پرٛابلِم اَسہِ ٲس نہٕ رٮ۪تَس مَطلَب دۄہَس اَگر نیران صُبحٲے شامَس بَنہِ ہے گٲڑۍ تِژھ ٲس حالات بیٚیہِ ٲسۍ پٮ۪وان روزُن مَطلَب تیوٗتاہ اوس اوٚوَر لوڈ آسان وٕنۍ کہِ کِس ٹایمَس منٛز چھےٚ گاڑِ تہِ واریاہ آسان آ أکِس روڈ میپ اَگر أسۍ کَتھ کرو پنٛنِس ڈِسٹِرٛکَس منٛز پنٛنِس ایریاہَس منٛز یَتھ ایریاہَس منٛز چھِ بَڈگٲمِس منٛز واریاہ ایریا آسان یِمَن چھِ آسان یُس اٮ۪جنٛٹ چھِ آسان ہَرٕ کٲنٛسہِ چھےٚ گاڑِ پنٛنِس سیوٗٹیبٕل ٹایمَس پٮ۪ٹھ نیران کٲنٛسہِ چھِنہٕ تیوٗت اَثرات واتان کیٚنٛہہ کہِ تٔمِس پے واریاہ پیارُن یا تٔمِس واتہِ ذہنن ہُہ یہِ نَہ اَصٕل پٲٹھۍ چھِ واتان پَنُن گَرٕ یِم چیٖز چھِ فٮ۪سَلٹیٖز ٹرٛانسپوٹیشَنٕچ واریاہ بہتریٖن اَتھ منٛز چھِ روڈ تہِ اَیَر ریلویز تہِ چھِ یِوان ریلویز منٛز اَگر آسہِ اِنسانَس گَژھُن اَکہِ ڈِسٹِرٛک پٮ۪ٹھ بیٚکہِ ڈِسٹِرٛک اَصٕل پٲٹھۍ واتہِ ضٔروٗری چھُنہٕ بیٚکہِ ڈِسٹِرٛک أسۍ ہٮ۪کو پنٛنِس ڈِسٹِرٛکَس منٛز تہِ اَکہِ رِجَن پٮ۪ٹھ بیٚکِس رِجنَس منٛز وٲتِتھ اَصٕل پٲٹھۍ تِتھ کٔنۍ چھےٚ سہولیات اَسہِ تھٲومٕژ اَسہِ حُکُمرانَن اَسہِ پَزِ واریاہ شُکریہ کَرُن یِمَن کیٛازکہِ یِم چینٛجٕس سۭتۍ چھِ اِنسانَس اَکھ اِنسان أمِس چھِ پَنُن روزنُک حَق أمِس گَژھِ واریاہ سہولیات واتٕنۍ کیٛازِ ونٛدَس منٛز چھِ واریاہ عذاب گَژھان أکِس عام اِنسانَس کیٛازکہِ ہَر کٲنٛسہِ چھِنہٕ پرٛایویٹ ویٖکٕل آسان اٮ۪وٮ۪لیبٕل کیٚنٛہہ اَگر أسۍ أکِس عام گَرٕ وٲلۍ سٕنٛز کَتھ کرو أمِس چھِ پٮ۪وان گاڑِ ہُنٛد سَفَر واریاہ کَرُن تَمے حِساب چھِ وٕنۍکٮ۪س گورمٮ۪نٛٹَن تھٲومٕژ ہَر کُنہِ فٮ۪سَلٹیٖز یُس اِنسان اَصٕل پٲٹھۍ اٮ۪فوڈ چھِ کَران گٲڑۍ اَنٕنۍ مَطلَب یہِ گاڑِ منٛز کھَسنٕچ أمِس چھےٚ واریاہ آز آپشَن یہِ ہٮ۪کہِ سوموَس تہِ کھٔسِتھ کِراے باسٮ۪س زیادٕ سومو یَتھ اٮ۪ل پی تہِ کھٔسِتھ یِم چینٛج چھَنہٕ وٕںۍکٮ۪س مٮ۪ٹَر کَران کیٚنٛہہ کیٛازِ وٕنۍکٮ۪س ہٮ۪کہِ اِنسان اَصٕل پٲٹھۍ بیٚکِس جایہِ سَفَر کٔرِتھ یِمو سۭتۍ چھِ اِنسان تہِ خۄش روزان بیٚیہِ چھُ أمۍ سُنٛد ٹایم تہِ بَچان بیٚیہِ چھُنہٕ دِقَت تہِ واتان کِہیٖنۍ بیٚیہِ چھِ بیٚیہِ چھِ أتی اٮ۪کسِڈٮ۪نٛٹ تہِ کَم گَژھان کیٛازِ ییٚلہِ اِنسان ٹایمَس پٮ۪ٹھ ووت أمِس چھِنہٕ ہُے سُہ پرٛابلِم گَژھان کیٚنٛہہ تہٕ أمِس چھِ پٮ۪وان واتُن بیٚکِس جایہِ ہُہ یہِ نَہ یہِ چھُ اَصٕل پٲٹھۍ واتان یِمو چیٖزو سۭتۍ چھِ اِنسان ٹھیٖک پٲٹھۍ روزان بیٚیہِ چھِ واریاہ سہولیات واتان